کٲشِر زَبان چھِ واریاہ اَصٕل زَبان مَگر کٔشیٖرِ نؠبَر چھِ لُکھ بَسکان بَسان تِم چھِ وَنان یہِ زَبان چھِ سَکھ تہٕ یہِ چھِنہٕ ہٮ۪کان أسۍ چھِ سَمجھِ سَمجِتھ کینٛہہ بٕہ وَنہٕ یہِ چیٖز کہِ ییٚمِس کٲشُر تَگہِ نہٕ سُہ چھِ ہیٚکہِ نہٕ کُنے شٲیہِ کینٛہہ کٔرِتھ أسۍ چھِ وَلَو ؤلِو أسۍ ہیٚچھَو کٲشُر بَحثَتہِ کٲشُر بٔنِتھ بَحثَتہِ کٲشُر سَمجِتھ یہِ چھِ واریاہ سَہَل زَبان یہِ چھِ واریاہ میٖٹھۍ زَبان